مےٚ چھِ پننہِ لایفہِ منٛز مطلب واریاہ قٕسمٕکیٚن تِم کامہِ وُچھمَژ یا ایٚکٹوِٹی وُچھمَژٕ یِمَن منٛز اِنسان واریاہ ایٚنجوٛاے چھُ کَران مِثال کے طور پر گَژھان چھِ چَکرَس تَتہِ چھُ اِنسان واریاہ ایٚنجوٛاے کرَان نیچَر چھُ ایٚنجوٛاے کَران یا مِثال کے طور پر پٕلییِنٛگ گِنٛدان چھُ اِنسان جھال بیٹ چھُ ہیٚکان گِنٛدِتھ بیٹَس تہِ چھُ ہیٚکان گِنٛدِتھ یا ٹرٛیکِنٛگ وَنو أسۍ ٹرٛیکِنٛگ وَنو أسۍ زِ پایدٔلۍ سَفر تہِ چھُ اِنسان ہیٚکان واریاہَن جایَن کٔرِتھ گوٚو یہِ چھُ گوٚو سِوِمِنٛگ مےٚ چھُنہٕ تَگان سرٛانٛٹھ وایِنۍ چھَنہٕ مےٚ تَگان کِہیٖنۍ نہٕ مگر یِم وۄنۍ سرٛانٛٹھ آسیٚن وایان تِمَن آسہِ سۄ سرٛانٛٹھ وایِنۍ تہِ واریاہ خۄش گژھان گوٚو بہٕ وَنہٕ مےٚ تہِ چھِ گژھان تِم سرٛانٛٹھ وایِنۍ چھِ مےٚ گژھان خۄش مگر مےٚ چھَنہٕ پانَس تَگان کیٚنٛہہ البتہ اَمہِ باؤجوٗد ٹرٛیکِنٛگ ہیٚکو کٔرِتھ یا اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ ہیٚکو گٔژھِتھ یا مِثال سۄنہٕ مرگ چھِ اَکھ پِکنِک جاے اَکھ گوٚو تور چھِ اِنسان گَژھان تور چھِ کھَسان پایدٔلۍ چھِ کھَسان اِنسان شیٖن وُچھنہِ یا گُلمرگ چھِ اَکھ پکنِک جاے گوٚو تور چھِ ہیٚکان اِنسان ہیٚور اَفروَر کھٔژھتھ گَنٛڈولہ وُچھِتھ گوٚو سُہ چھُ ہیٚکان اِنسان پایدٔلۍ سفر کٔرِتھ تَتھ چھُ یوٗتاہ مَزٕ لَگان زِ اِنسان چھُ وَنان زِ بہٕ آوُس یور مگر بہٕ گژھنہٕ واپَس وۄنۍ گھرٕ کِہیٖنۍ نہٕ بہٕ روزٕ وۄنۍ ییٚتۍ گوٚو یِمے چیٖز چھِ آسان یا یِمے ایٚکٹوِٹیٖز چھِ یِم اِنسانَس واریاہ پَسنٛد چھِ گژھان خۄش چھیٚس گژھان